میون سوال چھِ یہِ کہِ کَم چھِ تِم سبق چٲنۍ زِنٛدگی منٛز یِم ژٕ ہیٚچھِتھ تہٕ تِمو پٮ۪ٹھ کیٛاہ اَثرات تِمو لٮ۪سنو سۭتۍ کیٛاہ اَثرات پیٚیہِ ژےٚ یہِ ژےٚ ہیٚچھِتھ فٔسٹ آف آل کہِ زِندگی یوٗتاہ اِنسان بوٚڈ چھِ گژھان مطلب جتنی اَمر چھوٹی اِتنی عقل چھوٹی ییٚلہِ اِنسان بوٚڈ چھُ واتان پَتہٕ چھُ اِنسان واریاہ کیٚنٛہہ پانہٕ تہِ ہیٚچھان کہِ یُس سُہ بَچپَنَس منٛز اٮ۪کٹِوِٹی چھِ کَران اِنسان پَتہٕ یوٗتاہ سُہ وٲرۍ کھۄتہٕ وٲرۍ بٔڑ چھِ گَژھان کہِ سُہ چھِنہٕ پَتہٕ تِم اٮ۪کٹِوِٹی کَران کِہیٖنۍ فٔسٹ آف آل کہِ ہیوٚچھ مےٚ یہِ سَبَق لایفہِ منٛز

پیچھے نہیں مُڈنا چاہیے اگر کہِ پَتھ کُنے آسہِ گوٚمُت اَسہِ سۭتۍ چاہے غلط آسیٛا گوٚمُت صحیح آسیٛا گوٚمُت وہ تو چھوڑنا چاہیے آگے دیکھنا چاہیے کہِ آگے کیا ہوگا اپنی زندگی کو مطلب آگے بڑانا ہے یِہوٚے کہِ مےٚ سِو مطلب مےٚ ہیوٚچھ یی کہِ کھۄژُن تہِ گَژھِ کھۄژُن گژھِ نہٕ کِہیٖنۍ مطلب خوف چھُ آسان کُنہِ ساتہٕ اِنسانَس یِوان لایفہِ منٛز تَمیُک سامنا گژھِ کَرُن تہٕ جُکنا جُکُن تہِ گَژھِ نہٕ کِہیٖنۍ کیوں کہِ یہِ چھُ یوٚتام مطلب کٲنٛسہِ جُکو وہ تو اِتنا بے عزت ہوتا ہے تَتھ سٕنٛز رٮ۪پٹیشَن چھِ تیوٗتاہ ڈاوُن گژھان یوٗت کٲنٛسہِ جُکو یِتھَے پٲٹھۍ کہِ پَنٕنۍ مَسلہٕ گژھن پانَے ہٮ۪نٛڈٕل کَرٕنۍ بیٚکہِ سٕنٛز ہٮ۪ٕلپ گَژھِ نہٕ نی کِہیٖنۍ تَمہِ سۭتۍ تہِ چھُ اِنسان واریاہ کیٚنٛہہ ہیٚچھان تہٕ مےٚ تہِ ہیوٚچھ پَنٛنہِ زِندگی منٛز یِہوٚے کہِ بَڑٮ۪ن ہُنٛد گژھِ مانُن یہِ مول موج وَنہِ تہِ گژھِ مانُن کیوں کہِ تِم کَتھ چھِ اَسہِ پَتہٕ برٛونٛہہ کُن برٛۄنٛہہ کُن ضوٚرَتھ یِوان یوٗتاہ أسۍ بوٚڈ چھُ گژھان پَتہٕ چھِ اَسہِ تِم کَتھ یِوان برٛونٛہہ کُن ضوٚرَتھ کہِ میون مول موج اوس پوٚز وَنان تہٕ مےٚ پٮ۪ٹھ پیٚیہِ تہِ تِم مطلب کُنہِ ساتہٕ چھِ مول موج سَمجاوان بَچَس چھُنہٕ سَمجاوان کیٚنٛہہ مطلب پَتہٕ ییٚلہِ بوٚڈ چھُ گژھان تٔمِس چھِ تِمَن حالاتو سۭتۍ گُزرَن پٮ۪وان پَتہٕ چھُ سُہ وَنان میون مول موج اوس ٹھیٖک وَنان تہٕ مےٚ اوس نہٕ وٕنیُک تام سَمٕجھ آمُت کیٚنٛہہ پَتہٕ چھُ اِنسان واریاہ کیٚنٛہہ ہیٚچھان کہِ یِتھَے پٲٹھۍ مےٚ ہیوٚچھ کہِ پَنٕنۍ کٲم گژھِ پانَے کَرٕنۍ بیٚکِس پٮ۪ٹھ گژھِ تَمیُک اَثر ترٛاوُن کیٚنٛہہ یہی سیٖکھا میں نے یہِوٚے ہیوٚچھ مےٚ